بِلکُل کِچَن شیر کَرُن چھُ مےٚ واریاہ پَسَنٛد تِکیازِ مےٚ چھُ کُکِنٛگ ہٕنٛز ایکٕسپیٖرِیَنٕس فرٛام لاسٹ تَقریٖبًا سَتٕو وٕرِیٕو پٮ۪ٹھ چھُس بہٕ پانٕے رَنان تِکیاز بہٕ روٗدُس گَرِ نیبَرٕے زیادٕ پَرانَس سۭتۍ پَرنَس سۭتۍ سۭتۍ اوسُس بہٕ رَنان تہِ پانَس خٲطرٕ کیاز بہٕ روٗدُس نہٕ پی جی وَغیرَہ کینٛہہ بہٕ روٗدُس پَننِس سیپریٚٹ روٗمَس منٛز ییٚتہِ بہٕ پانٕے رَنان تہِ اوسُس ییٚتہِ بہٕ پانٕے کھٮ۪وان چیوان تہِ اوسُس یا کینٛژَن جایَن تہِ روٗدُس بہٕ میمبرشِپ منٛز ییٚتٮ۪ن واریاہ لُکھ ٲسۍ آسان واریاہ سٹوٗڈَنٛٹٕس ٲسۍ آسان مےٚ سۭتۍ یِم رَنان ٲسۍ مگر تِمن سۭتۍ اوسُس بہٕ پَنٕنۍ آیڈِیاز پتہٕ شیر کَران کتھ پٲٹھۍ پَزِ اسہِ یہِ رَنُن دال کتھ پٲٹھۍ چھِ رَنٕنۍ ماز کتھ پٲٹھۍ چھُ رَنُن کۄکُر کتھ پٲٹھ چھُ رَنُن اَتھ چیٖزَس سۭتۍ ٲسۍ مےٚ واریاہ آیڈِیاز تِکیاز بیٚیہِ ٲس پَنٕنۍ یۄس مےٚ ڈِگری ٲس بیچلٲرٕس سۄ چھِ مےٚ ہوٹَل مینیجمینٛٹَس منٛزٕے کٔرمٕژ اینٛڈ تَو موٗجوٗب اوس مےٚ زیادٕ کھٮ۪ن چینَس سۭتۍ یا رَننَس سۭتۍ یا کِچنَس سۭتۍ روٗد مےٚ زیادٕ ایٹیٚچنینٛٹ تہٕ تَو موجوٗب چھُس بہٕ واریاہ پَسَنٛد کَران یِم چیٖز کِچَن ایٹ سٕٹرا یِم چیٖز چھُس بہٕ زیادٕ پَسَنٛد کَران اینٛڈ فیملی سۭتۍ تہِ چھُس بہٕ لایِک آیڈِیاز شیر کَران اگر بہٕ کَتھ کَرٕ دَم بِریانی کِتھ پٲٹھۍ چھ بِناوٕنۍ تِم چیٖز چھُس بہٕ پَننہِ فیملی سۭتۍ شیٚر کَران یا کانٛتی کِتھ پٲٹھۍ چھِ بَناوٕنۍ تِم چیٖز تہِ چھُس بہٕ پَننین بییہِ چھُ مےٚ یہِ چیٖز مَطلب سُہ ٹایِم چھُ مےٚ واریاہ کالِٹی ٹایِم آسان پَنُن یُس بہٕ پَننہِ فیملی سۭتۍ لایِک کھین چینَس مُتعلِق چھُس بہٕ شیر کَران تِمن سۭتۍ